اسلام وعلیکُم گُلزار صٲب چھِو ٹھیٖک چھُو اَصٕل پٲٹھۍ گَرِ چھا سٲری ٹھیٖک ٹرٛالچہِ ہوٚل سیلَر مےٚ آسہٕ کانٛگرِ ضروٗرت حظ کانٛگٕرِ ساس چھِ مےٚ ضروٗرت مگر میٖڈِیَم رینٛجیٚس منٛز آ میٖڈِیَم رینٛجیٚس منٛز یِہےَ ڈۅڈ ہَتھ ٹُو زٕ ہَتھ ڈۅڈ ہَتھ تہٕ زٕ ہَتھ پیک وایِز چھِ حظ ایٚویلیبٕل یِم ہیٚکَن نہ حظ گٔژھِتھ ایٚویلیبٕل کیٛازکہِ مےٚ چھِ مےٚ چھِ ہوٚل سیل مےٚ چھِ ہوٚل سیل دُکان حظ تَمہِ موٗجوٗب اَز چھِ سیٖزَن چھُنہٕ حظ یِنہٕ وول تمہِ موٗجوٗب چھِ مےٚ دُکانَس حظ ضروٗرت پت گَژھِ مگر بُتھِ گَژھَن نہٕ حظ ہیٚنۍ وٲلۍ آسٕنۍ خٔریٖدار کیٛازکہِ سُہ حظ چھُس بہٕ مٲنِتھ مگر اَکھ چیٖز چھُنہٕ حظ بُتھِ گَژھَن نہٕ حظ مےٚ آسٕنۍ نفری ہیٚنہٕ وٲلۍ کیٛازکہِ اگر بہٕ ڈاے ہَتھ واجیٚنۍ کٕنہٕ ییٚلہِ مےٚ ڈاے ہَتھ یی آسہِ پَتٕے پَتہٕ کۭتِس کٕنہٕ بہٕ سُہ بٕتھِ

مگر اَز چھُنہٕ حظ تۅہہِ پیٖی کہِ درٛۄجَر کوٗتاہ چھُ اَز کَتہِ ہیٚکَن یِم ہیٚتھ

تُہۍ ؤنِو حظ مےٚ یِم ہیٚکنہٕ ایٚویلیبٕل گٔژھِتھ کِنہٕ نہٕ کوٗتاہ چھِ

آ مگر اگر تُہۍ کانٛگٕرِ ساس دِیو مےٚ مےٚ کیٛاہ بچہِ یتھ ساسَن کانٛگرٮ۪ن حظ مےٚ ؤنیٛووُے ژےٚ ڈۅڈ ہَتھ مَطلَب ڈۅڈ ہَتھ واجیٚنۍ پانٛژھ ہَتھ کانٛگرِ تہٕ زٕ ہَتھ واجیٚنۍ تھَوو پانٛژھ ہَتھ کانٛگرِ مےٚ کوٗتاہ چھُ اَتھ دِیُن ٹایِم کوٗتاہ چلو ٹھیٖک یِمہٕ آسان تھٔٹی مٔٹیٖرِیَل آسیٛاہ یِمَن منٛز ٹھیٖک دوٚپمَے حظ مٔٹیٖرِیَل چھِ حظ یِمَن منٛز گژھان ٹھیٖک ڈۅڈ ہَتھ زیادٕ واجیٚنۍ چھَنہٕ خاص آسان تیٖژ کیٚنٛہہ آ

ساس ساس اۭں کَنفٕرٕم بَرابَر

ٹھیٖک دَہ ساس ٹھیٖک حظ چھُ یِکہِ بہٕ واتہٕ گَرٕ تہٕ بہٕ کَرو تۅہہِ کال بیک حظ ٹھیٖک چھِ حظ او کے او کے